ہیٚلو اسلام علیکُم کٕم حظ چھِو بِلکُل اَہَن حظ اَہَن حظ آ صحیح صحیح آ اَصٕل پٲٹھۍ حظ ٹھیٖک پٲٹھۍ اَہَن حظ آ آ بِلکُل صحیح

اَہَن حظ آ نوٹ یُس ہا کھانٛدرَس وانٛدرَس لَگان ڈِزایِن دار آ بِگنہِ اَہَن حظ بِگنہِ اَچھا اَچھا اَچھا ٹھیٖک چلو چلو تُہۍ حظ یہِ وٲتۍزیٚو سری نگر چھُو آمِتۍ اَچھا سری نگر چھُنا سَنت نگر چھُنا تتٮ۪ن چھِ گٔلی اَکھ آ مٔلِک مارکیٹ چھِ تَتھ وَنان تُہۍ حظ تُہۍ حظ کٔرۍزیٚو تٔتی آ تٔتی حظ کٔرۍزیٚو تُہۍ مولوٗم أسۍ چھِ تٔتی آ وۅنۍ حظ چھُو تُہۍ وَنان اَہَن حظ آ تُہۍ کٔرۍزیٚو اَتہِ یہِ پرٕٛژھۍزیٚو ییٚمہِ ساتہٕ تُہۍ تۅہہِ کَر چھَو ضروٗرت یِم اَچھا کیٚنٛہہ چھُنہٕ پَرواے یِم یِم ڈِزایِن تُہۍ بِلکُل یِم ڈِزایِن تُہۍ ؤنِو اَتھ چھِ مُختلِف مُختلف آ ڈِزاینَن چھِ پیی الگ الگ ریٹ آسان اَہَن حظ آ بِلکُل بِلکُل صحیح أڑۍ چھِ سِمپُل آسان تَتھ چھُ آسان پَنٕنۍ ریٹ أڑۍ چھِ ڈِزایِن دار آسان تِمَن چھِ آسان الگ ریٹ اَہَن حظ صحیح بہٕ کَرہو تۄہہِ واٹس ایپَس پٮ۪ٹھ سینٛڈ پَتہٕ یُس تۄہہِ پَسنٛد کٔرۍزیٚو تُہۍ مےٚ واپَس ٹھیٖک حظ چھا بِلکُل بِلکُل کَر حظ یِکھ تُہۍ کٔرۍزیٚو سۄ چھےٚ آسان پَنٕنۍ پَسنٛد تُہی حظ پرواے بَنن حظ سٲری چیٖز

وُچھو حظ تُہۍ اِنشاء اللہ اَہَن حظ آ چلو چلو شُکریہ اَسلامُ علیکُم